یُس پولٹری فارم چھِ آسان سُہ چھِ پٮ۪وان مَکان نِش واریاہ دوٗر بَناوُن کیٛازِکہِ اگر سُہ مَکان نَزدیٖک بَناوو تہٕ تَمہِ وجہ سۭتۍ چھِ یُس مُشُک چھِ یِوان تَمہِ سۭتۍ ہٮ۪کَن واریاہ لوٗکھ بٮ۪مار پٮ۪تھ تہٕ تَمہِ سۭتۍ چھِ واریاہ زیادٕ پرٛابلِم پَتہٕ سوسایٹی منٛز گژھان اِسلیے سُہ چھِ پٮ۪وان واریاہ دوٗر بَناوُن مکانَس نِش کیٛازِکہِ بیٚیہِ چھُ کۄکرَن منٛز اِنسان زیادٕ چوٗز کَران بایلَر کۄکُر زیادٕ لوٗکھ چھِ سُے کَران تَتھ چھِ پَتہٕ زیادٕ سیل گَژھان کۄکرَن منٛز چھُ کُس کُس کۄکُر اَکھ چھُ بایلَر کۄکُر پیرنٛٹ کۄکُر تہٕ جَنٛدٕ کۄکُر تہٕ مےٚ چھِ باسان زیادٕ چھِ جَنٛدٕے زیادٕ چھِ یِم بایلَرٕے سٲری پرٛٮ۪فَر کَران تہٕ تتھ چھِ واریاہ زیادٕ مَزٕ تہِ یِوان نٮ۪صفہٕ لوٗکھ چھِ پیرنٛٹ کۄکَر تہِ نِوان تہٕ تَمہِ وَجہ سۭتۍ چھِ تِمَن سیل گَژھان